پانٛژھ تِم ڈیٹ یِم مےٚ یاد چھِ اکھ چھُ اکھ ترٛےٚ زٕ ساس زٕتووُہ بیاکھ چھُ باہہ باہہ زٕساس اَکہٕ وُہ بیاکھ چھُ وُہ کاہہ زٕساس اَکہٕ وُہ تہٕ بیاکھ چھُ پانٛژھ ژور زٕساس ترٛوُہ بیاکھ چھُ ترٛےٚ ٲٹھ زٕ ساس ترٛوُہ ترٛےٚ ٲٹھ زٕ ساس تٔروُہ اَمہِ دۄہ ٲسۍ اَسہِ فِیرویٚل پارٹی پانٛژھ ژور زٕساس ترٛوُہ اَمہِ دۄہ اوس میانہِ بیٚیہِ اۭں خانٛدر اکھ ترٛےٚ زٕساس زٕتووُہ اَمہ دۄہ ووٚنُکھ مےٚ اِلیونتھُک رِزلٹ تہٕ باہہ باہہ زٕ ساس باہہ یہِ اوس اکھ سانہِ بَچپَنُک اکھ خوٗبصوٗرت وقت اکھ وُہ کاہ زٕساس اَکہٕ وُہ اَمہِ دۄہ گٔے أسۍ پِکنِکۍ تہٕ اَسہِ کوٚر واریاہ زیادٕ ایٚنجاے